وازوانَس منٛز حظ چھِ یِم یِم سِنۍ رِستہٕ چھِ کَباب چھِ گۄشتاب چھِ تَبَکھ ماز چھِ أسۍ حظ چھِ رَننان گَرِ تہِ وازوان مےٚ حظ چھِ داداجی سُہ حظ چھِ وازٕ سُہ تہِ حظ چھِ رَنان بہٕ تہِ حظ چھس وۄنۍ تٔمِس سۭتۍ رَنان مےٚ تہِ حظ ہیوٚچھ رَنُن تٔمِس سۭتۍ أسۍ حظ چھِ رَنان أسۍ حظ چھِ پنٛنٮ۪ن پۄپھَن وۄپھَن کَران سال پَتہٕ حظ چھِ أسۍ تِمَن خٲطرٕ تہِ رَنان وازوان أسۍ حظ چھِ گَری رَنان اَسہِ حظ چھِ یِم اَسہِ حظ چھِ یِوان ہَمساے تہِ اَتہِ کیُٚتھ اَتہِ کیُٚتھ مَزٕ چھِ اَتھ سِنِس کیُٚتھ مَزٕ چھِ تُہٕنٛدِس مےٚ حظ چھِ داداجی تہِ سُہ تہِ حظ چھِ کَران وازوانَس سۭتۍ أسۍ حظ چھِ گَرِ رَنان أسۍ حظ چھِ گژھان پٔجَن نِش اَنان کَٹھ حظ چھِ أسۍ اَنان أسۍ حظ چھِ پَتہٕ گَرِ رَنان أسۍ حظ چھِ تَتھ الگ الگ کَڑان وٮ۪رایٹی أسۍ حظ چھِ تَتھ رِستہٕ کَڑان تِم حظ چھِ أسۍ رَنان الگ الگ تِم حظ چھِ رانہِ منٛز یِوان کَڑنہٕ أسۍ حظ چھِ گۄشتاب کَڑان أسۍ حظ چھِ تَبَکھ کٲنۍ کَڑان تَتھ سُہ تہِ حظ چھِ أسۍ الگ الگ رَنان أسۍ حظ چھِ واریاہ سِنۍ بَناوان أسۍ حظ چھِ میون داداجی تہٕ بہٕ حظ چھِ أسۍ بَناوان بیٚیہِ حظ أسۍ بیٚیہِ حظ گٔژھۍ أسۍ کٔشیٖرِ ہِنٛدٮ۪ن آسٕنۍ کشمیٖرکٮ۪ن صفٲیی حظ گژھِ اَسہِ آسٕنۍ بٔڑۍ کَتھ حظ چھِ اَسہِ صفٲیی تَتھ منٛز حظ چھِ میون داداجی سُہ حظ چھِ وَنان صاف صفٲیی کٔرِو اَصٕل پٲٹھۍ کٔرِو صفٲیی چھٔلِتھ چھٔکِتھ رَنان حظ چھِ أسۍ تَتھ منٛز بیٚیہِ حظ چھِ أسۍ کَران ترٛاموٗ بانہٕ اَتھ منٛز استعمال بیٚیہِ حظ چھِ اَسہِ اَتھ منٛز کَران ؤرٕ نٮ۪برٕکَنۍ حظ چھِ آسان اَسہِ زیُٚن لٲگِتھ تَتھ منٛز أسۍ حظ چھِ پَتہٕ تٔتھۍ زِنِس پٮ۪ٹھ رَنان یہِ سیُٚن أسۍ حظ چھِ اَصٕل پٲٹھۍ رَنان اَسہِ حظ چھِ پَتہٕ پَنٕنۍ ہَمساے تہِ نِوان سِنۍ رَژھ دَپان اَسہِ دِیِو سِنۍ رَژھ تۄہہِ کیُٚتھ اَصٕل چھُ یہِ روٚنمُت یہِ سیُٚن اَسہِ حظ چھِ واریاہ اَصٕل سیُٚن یہِ گژھان أسۍ حظ چھِ وازوان رَنان خاندرَن پٮ۪ٹھ تہِ أسۍ حظ چھِ گَرِ تہِ رَنان وازوان اَسہِ حظ چھِ یہِ واریاہ اَصٕل گژھان واریاہ مَزٕدار حظ چھُ اَسہِ یہِ گژھان مےٚ حظ چھِ داداجی تہِ رَنان تٔمۍ تٔمِس سۭتۍ حظ ہیوٚچھ مےٚ تہِ بہٕ تہِ حظ چھٮ۪س وۄنۍ پانَے داداجی یَس سۭتۍ رَنان سُہ حظ چھِ واریاہ اَصٕل رَنان بیٚیہِ حظ چھُ مَزٕدار تہِ گژھان شوٗبدار تہِ حظ چھِ اَسہِ گژھان یہِ بیٚیہِ حظ چھِ أسۍ یہِ ترٛام بانَن منٛز رُ رَنان اَصٕل پٲٹھی حظ چھِ أسۍ یہِ ترٛام بانَن منٛز رَنان بیٚیہِ حظ چھِ أسۍ اَتھ منٛز اَتھ منٛز حظ چھِ أسۍ میٖتھۍ بَناوان سُہ حظ چھِ أسۍ بَناوان ڈٮ۪منہِ أسۍ حظ چھِ پٔجَس نِش گژھان رانہِ منٛز اَنان ماز تَتھ منٛز تَتھ حظ چھِ أسۍ رِستہٕ کَران کانہِ ہُنٛد حظ چھِ أسۍ تَبَکھ کانہِ لاگان تہٕ أسۍ حظ چھِ گَردَنہِ ہُنٛد حظ چھِ أسۍ لاگان روغَن جوش ہَسا چھِس گَردَنہِ ہُنٛد ماز لاگان أسۍ حظ چھُ لاگان واریاہ واریاہ یِم حظ چھِ أسۍ بَناوان سِنۍ حظ چھِ أسۍ واریاہ واریاہ بَناوان أسۍ حظ چھِ پالک رِستہٕ بَناوان تَتھ منٛز حظ چھِ أسۍ ترٛاوان أمی رانہِ منٛزُک ماز حظ چھِ أسۍ ترٛاوان پالکہِ تَتھ حظ چھِ بَنن اَسہِ پالک رِستہٕ کٔشیٖرِ ہِنٛدۍ برونٛٹھ نہٕ حظ چھِنہٕ ٲسۍ مٕتۍ یِم سِنۍ بَناوان کینٛہہ مگر آز آز حظ چھِ وۄنۍ أسۍ بَناوان یِم یِم سِنۍ أسۍ حظ چھِ وۄنۍ اَصٕل پٲٹھۍ یہِ بَناوان أسۍ حظ چھِ اَتہ حظ چھِ آسان واریاہ مَزٕ تہِ أسۍ حظ چھِ زیادٕ کھٮ۪وان یورٕ مازٕے أسۍ حظ چھِ واریاہ اَصٕل یہِ گژھان یہِ سیُٚن حظ چھِ اَسہِ واریاہ شوٗبدار گژھان اَسہِ حظ چھِ اَسہِ حظ چھِ رَنان کَران اَصٕل پٲٹھۍ حظ چھِ أسۍ یہِ رَنان چھٔلِتھ چھوٚکِتھ حظ چھِ أسۍ یہِ رَنان بیٚیہِ حظ چھِ أسۍ گۄرٕ صُبحٲے وۄتھان نٮ۪مازِ حظ نٮ۪مازِ سٔجدٕ دِوان پَتہٕ حظ چھِ أسۍ گژھان اَصٕل پٲٹھی حظ چھِ أسۍ یہِ سیُٚن ویُٚن حظ چھِ أسۍ رَنان چھٔلِتھ چھوٚکِتھ حظ چھِ أسۍ یہِ سیُٚن رَنان اَتھ منٛز حظ چھِ أسۍ وازوانَن منٛز حظ اَسہِ ییٚکیٛاہ آز حظ چھِ اَسہِ واریاہ واریاہ مازٕ مۄنجہِ چھِ أسۍ بَناوان شانی کَباب چھِ أسۍ اَتھ منٛز بَناوان أسۍ حظ چھِ بَناوان اَتھ منٛز حظ چھِ أسی بَناوان شانی کَباب حظ چھِ أسۍ بَناوان اَتھ منٛز حظ چھِ أسۍ کَباب بَناوان اَتھ منٛز حظ چھِ گۄشتاب بَنان اَتھ منٛز حظ چھِ آسان کۄکُر ترٛامہِ پٮ۪ٹھ حظ چھِ آسان اَسہِ کۄکُر سُہ تہِ حظ چھِ أسۍ تَتھ پٮ۪ٹھ بَناوان أسۍ حظ چھِ واریاہ اَصٕل پٲٹھۍ یہِ رَنان یہِ سیُٚن حظ چھِ أسۍ واریاہ اَصٕل مَزٕدار حظ چھِ اَسہِ گژھان مےٚ حظ چھِ داداجی اَنان پَتہٕ حظ چھِ وَنان یہِ چھَل یہِ چھوٚکھ أتی حظ چھِ أسۍ رَنان بٔڈِ بَب میون حظ میون بٔڈِ بَب حظ چھِ یہِ رَنان پَتہٕ دَپان بہٕ رَنَے أسۍ حظ چھِ لاگان زِنِس پٮ۪ٹھ حظ چھِ أسۍ یہِ لاگان یِم ترٛاموٗ دیٖچہِ لاگان آسان چھٔلِتھ چھوٚکِتھ حظ چھِ أسۍ ترٛاموٗ دیٖچہِ لاگان پَتہٕ حظ چھِ أسۍ تَتھ منٛز یہِ ماز ترٛاوان اَسہِ حظ چھِ تَتھ منٛز گۄڈٕ لاگان آب پَتہٕ حظ چھِ اَسہِ تَتھ آبَس یُتھُے گرٛٮ۪کھ چھِ یِوان پَتہٕ حظ چھِ أسۍ ترٛاوان اَتھ منٛز ماز پَتہٕ حظ چھِ اَتھ منٛز سورُے مصالہٕ أسۍ ترٛاوان تَتھ مصالَس منٛز حظ چھِ أسۍ پَتہٕ ترٛاوان پَتہٕ حظ چھِس بیٚیہِ حظ چھِس یہِ ماز اَنان اَنان پُجَس نِش پَتہٕ دَگان تَتھ منٛز حظ چھِ أسۍ بٔڈٕ عٲل ترٛاوان دال کَہوٕ عٲل ترٛاوان مَصالہٕ پیوٗنٛت ترٛاوان چَرٕب حظ ترٛاوان اَتھ منٛز پَتہٕ حظ چھِ أسۍ تَتھ بَناوان رِستہٕ تَتھ حظ چھِ پَتہٕ گژھان بیٚیہِ حظ چھِ أسۍ تَتھ یَتھ گۄشتابَس حظ چھِ أسۍ لاگان پَتہٕ زامہٕ دۄد حظ چھِ أسۍ لاگان گۄشتابَس تِم حظ چھِ سُہ تہِ حظ چھِ بَنان پَتہٕ سیُٚن رِستَس تہِ حظ چھُ بَنان تَتھ منٛز حظ چھِ أسۍ ترٛاوان دالچیٖن تَتھ منٛز حظ چھِ ہرکانٛہہ یِم ترٛاوان أسۍ پَتہٕ حظ چھِ أسۍ یہِ أسۍ حظ چھِ کۄکُر تہِ دَگان کۄکَر رِستہٕ تہِ حظ چھِ أسۍ بَناوان کۄکَر ماز حظ چھِ اَنان پَتہٕ حظ چھِ دَگان تَتھ منٛز تہِ حظ چھِ أسۍ رۄہَن دالچیٖن بٔڈٕعٲل زیُٚر کَہوٕعٲل تہٕ یہِ تَتھ منٛز تہِ حظ چھِ سُہ تہِ حظ چھِ أسۍ دَگان پَتہٕ حظ چھِ أسۍ حظ سُہ تہِ کَران استعمال اَتھ منٛز حظ مَصالہٕ حظ چھِ أسۍ ترٛاوان اَتھ منٛز ہَرکانٛہہ قٕسٕم مصالہٕ حظ چھِ أسۍ ترٛاون پَتہٕ حظ چھِ أسۍ کَران کٲم پَتہٕ حظ چھِ اَتھ شوٗبدار مُشکٔنۍ دار حظ چھِ آسان ژھٹان مےٚ حظ چھِ پَتہٕ وَنان پَنٕںۍ ہمساے باے دَپان آسان دَپان حظ چھِ ژٕ کیُٚتھ چھَکھ رَنان چون چون بٔڈِ بَب کیُٚتھ چھُ رَنان اَصٕل أسۍ حظ چھِ پَتہٕ اَکھ أکِس دِوان سِنۍ رَژھ پَتہٕ حظ چھِ وَنان ہَتہٕ کھےٚ سِنۍ رَژھ تَتھ حظ چھُ تیُٚتھ مَزٕ لگان تَتھ حظ چھُ واریاہ اَصٕل گژھان مَزٕ پَتہٕ حظ چھِ أسۍ یہِ کۄکُر تہِ رَنان کۄکرَس تہِ حظ چھِ واریاہ اَصٕل مَزٕ گژھان ترٛامہِ پٮ۪ٹھ حظ چھِ یہِ وازوان حظ چھُ واریاہ پَسنٛد گژھان اَسہِ ییٚتہِ أسۍ کٔشیٖرِ ہِنٛدۍ حظ چھِ زیادٕ کھٮ۪وان وازوان أسۍ حظ چھِ یورٕ وَزٕ وازوان کَران پَسنٛد بیٚیہِ حظ چھِ أسۍ اَتھ منٛز ترٛامٮ۪ن منٛز حظ چھِ أسۍ ژور نفر کھٮ۪وان بَتہٕ اَتھ منٛز اَتھ منٛز حظ چھِ آسان پٮ۪ٹھٕ کَنۍ گۄڈنٮ۪تھ کَباب زٕ بیٚیہِ حظ چھِ آسان میتھٮ۪س ژور ٹیٚکۍ بیٚیہِ حظ چھِ آسان اَتھ منٛز کۄکُر تہِ حظ چھِ آسان تَبَکھ کٲنۍ تہِ حظ چھِ آسان پَتہٕ حظ چھِ اَنان اَسہِ رِستہٕ تمہِ پَتہٕ حظ چھِ دٔیِم سیُٚن اَنان أسۍ رِستہٕ تمہِ پَتہٕ حظ چھِ أسۍ اَنان روغَن جوش پَتہٕ حظ چھِ أسۍ اَنان مَرژٕوانٛگَن کۄرمہٕ پَتہٕ حظ چھِ أسۍ اَنان امہِ پَتہٕ حظ چھِ ژامَن تہِ حظ چھِ أسۍ اَنان تَتھ منٛز حظ چھِ أسۍ ترٛاوان ٹماٹر پَتہٕ حظ چھِ أسۍ اَنان ژامَن أسۍ حظ چھِ ژامَن اَنان ژامَن حظ چھِ أسۍ رَنان تَتھ منٛز تَتھ منٛز حظ چھِ أسۍ گۄڈٕ ٹماٹر حظ ترٛاوان أسۍ حظ چھِ گۄشتاب پَتہٕ حظ چھِ آسان گۄشتاب حظ چھِ أسۍ رَنان تَتھ حظ چھِ أسۍ دۄد لٲگِتھ سُہ حظ چھِ آسان اَسہِ اٮ۪نڈَس پَتہٕ حظ چھِ أسۍ گۄڈنٮ۪تھٕے یہِ حظ چھِ اَسہِ آسان ترٛامہِ تَش نارٮ۪ن منٛز آب تَتھ حظ چھِ پَتہٕ حظ چھِ دَسترخان ترٛاوان اَصٕل پٲٹھۍ حظ چھِ أسۍ کھٮ۪وان کَران اَتھ منٛز ترٛامٮ۪ن منٛز حظ چھِ أسۍ اَصٕل پٲٹھۍ کھٮ۪وان ژور نفر حظ چھِ أسۍ کھٮ۪وان پَتہٕ حظ چھِ أسۍ ایٚکیٛاہ یہِ پَتہٕ حظ چھِ أسۍ ایٚکیٛاہ کھٮ۪وان اَصٕل پٲٹھۍ حظ چھِ أسۍ کھٮ۪وان یہِ بَتہٕ وَتہٕ ژور نفر پَتہٕ حظ چھِ أسۍ گَرٕ اگر سالَس پٮ۪ٹھ آسو تَتھ پٮ۪ٹھ حظ چھِ أسۍ یہِ ناٹِہٮ۪ن اَنان سُہ حظ چھِ أسۍ نِوان پَتہٕ گَرٕ اگر حظ أسۍ دعوتَس پٮ۪ٹھ آسو أسۍ پَتہٕ حظ چھِ أسۍ اَنان سۄ ناٹِہٮ۪ن گَرٕ پَتہٕ حظ چھِ أسۍ سۄ کھٮ۪وان دِوان شامنَس سارنی بٲژَن گَرِ أسۍ حظ چھِ کھٮ۪وان أسۍ حظ چھِ گَرِ تہِ بَناوان بیٚیہِ اگر أسۍ سالَس والَس آسو تَتہِ تہِ حظ چھِ أسۍ اَنان تَتہِ تہِ حظ چھِ أسۍ أسۍ پَتہٕ کھٮ۪وان یہِ نا ناٹِہٮ۪ن اَتھ حظ چھُ وازووان حظ چھِ زیادٕ پَہَن لایِک أسۍ حظ ییٚتہِ کَران زیادٕ پَسنٛد أسۍ حظ چھِ وازوانَس منٛز زیادٕ پَسنٛد کَران أسۍ حظ چھِ وازوان کھٮ۪وان زیادٕ وازوانَس حظ چھِ أسۍ زیادٕ سُہ اَسہِ حظ چھُ مَزٕ تہِ لگان واریاہ چھِ اَسہِ مَزٕ تہِ لاگان اَتھ وازوانَس اَسہِ حظ چھِ پَتہٕ یہِ تَلان گَرِ بَناوان تَتھ حظ چھِ أسہِ بَناوان پَتہٕ گَرِ تیٖلَس منٛز تَلان پَتہٕ حظ دِوان سارنی أڑ أڑ رَژھ حظ چھِ أسۍ دِوان سارنی دِوان أڑ أڑ رَژھ کھٮ۪وان سٲری حظ چھِ کھٮ۪وان اَتھ حظ چھِ واریاہ مَزٕ لاگان بیٚیہِ حظ چھِ أسۍ گَرِ تہِ بَناوان بیٚیہِ حظ چھِ أسۍ اَتھ منٛز چھٔلِتھ چھوٚکِتھ رَنان اَصٕل پٲٹھۍ حظ چھِ أسۍ رَنان یَتھ وازوانَس منٛز أسی حظ چھِ رَنان گَرِ تہِ رَنان عیٖز پٮ۪ٹھ تہِ آسان پٔژھۍ یِنۍ تِمَن تہِ حظ چھِ أسۍ کَران عزت أسۍ حظ چھِ پَتہٕ یہِ حظ چھِ ییٚتہِ حظ چھِ وازوان یِوان عزت ماننہٕ یَتھ منٛز حظ چھِ یِوان عزت ماننہٕ وازوان ییٚتہِ حظ چھُ مَزٕ لگان وازوانَس ییٚتہِ حظ چھُ واریاہ اَصٕل مَزٕ لگان وازوانَس اَسہِ تہِ حظ چھُ مَزٕ لگان پانَس تہِ وازوانَس میون بٔڈِ بَب حظ چھِ رَنان سُہ حظ چھُ پرٛون وازٕ سُہ حظ چھُ اوسمُت پرٛانہِ زمان پٮ۪ٹھ حظ چھِ سُہ اوسمُت رَنان سُہ حظ چھِ واریاہ اَصٕل وازٕ سُہ تٔمۍ حظ ہیٚچھنٲونَس بہٕ تہِ تیٚم حظ ووٚن مےٚ تہِ ژٕ ہیٚچھ تٔمۍ حظ وۄنۍ حظ چھس بہٕ تہِ میون بٔڈِ بَب تہِ حظ چھِ رَنان أسۍ حظ چھِ رَنان وازوان اَصٕل پٲٹھۍ حظ چھِ أسۍ رَنان وازوان چھٔلِتھ چھوٚکِتھ پٲٹھۍ حظ چھِ أسۍ رَنان أسۍ حظ چھِ ترٛامٮ۪ن پٮ۪ٹھ حظ چھِ آسان سَرپوش ترٛامہِ کاکُد حظ چھِ آسان اَصٕل پٲٹھۍ حظ چھِ آسان ترٛامہِ کاکُد چھٔلِتھ چھوٚکِتھ حظ چھِ أسۍ کھٮ۪وان میون داداجی تہِ حظ چھِ رَنان بہٕ تہِ حظ چھس رَنان میون مٔمی تہِ حظ چھِ رَنان میٛٲنۍ بٔےکاکَنۍ تہِ حظ چھِ رَنان اَصٕل پٲٹھۍ حظ چھِ رَنان سُہ حظ چھِ واریاہ اَصٕل رَنان اَسہِ تہِ حظ چھُ مَزٕ لگان تَتھ تٔمۍ سٕںٛدِس رَننَس تہِ میٛانہِ بٔےکاکنہِ ہِنٛدِس رَننَس میٛٲنِس بٔڈِ بَبَس سٕنٛدِس رَننَس تہٕ میٛٲنِس رَننَس تہِ حظ چھِ یِوان واریاہ پَسنٛد لگان میٛانٮ۪ن رِشتہٕ دارَن تہِ حظ چھِ میون وازوان واریاہ پَسنٛد مےٚ تہِ حظ چھُ پنٛنِس داداجی یُن وازوان واریاہ پَسنٛد مےٚ تہِ حظ چھِ تِمَن تہِ حظ چھِ میون وازوان پَسنٛد تَوَے حظ چھِ أسۍ مَصالہٕ واریاہ کَران استعمال تَوَے حظ چھُ اَتھ مَزٕ گژھان اَصٕل گژھان شوٗبدار گژھان ییٚلہِ حظ اَتھ منٛز مصالہٕ تہِ چھِ أسۍ کَران استعمال محنت حظ چھِ لگان اَتھ رِستَس منٛز حظ چھِ واریاہ محنت لگان دَگنَس منٛز اَتھ حظ چھُ واریاہ اَصٕل مَزم تہِ گژھان مگر محنت حظ چھِ پٮ۪وان اَتھ کَرُن آ یہِ حظ چھِ کَنہِ پٮ۪ٹھ پٮ۪وان دَگُن اَتھ حظ چھِ گوشہِ بوٚر پٮ۪وان اَنٕنۍ تَتھ پٮ۪ٹھ لاگُن تٔتھۍ پٮ۪ٹھ حظ چھِ پٮ۪وان یہِ رُنُن حظ چھِ اَصٕل پٲٹھۍ اَتھ حظ چھِ پَتہٕ محنت واریاہ پٮ۪وان کَرٕنۍ أمہِ کِنۍ حظ چھُ اَتھ مَزٕ گژھان واریاہ یَتھ منٛز حظ ییٚتہِ حظ گژھِ زیادٕ رِستہٕ گۄشتاب آسٕنۍ تہٕ تمی سۭتۍ حظ چھُ اَسہِ یِوان وازوان ماننہٕ وازوان حظ چھُ تمی سۭتۍ باسان نہ وازوان چھُ تمی کِنۍ حظ چھِ أسۍ وازوان باسان میٛٲنۍ بوٗزوٲز تۄہہِ یہِ